آ أسۍ چھ بالکل یہِ سلیبریٹ کران ییٚمہِ دۄہ ہاروٮ۪سٹ کلٹِویشن چھ آسان ییٚمہِ دۄہ أسۍ فصل لۄنان چھ سُہ دۄہ چھ اسہِ اَصل پأٹھۍ مناوان یہِ چھ اَسہِ اَمنہٕ پسنٛدُک دۄہ آسان تِکیٛازِ اَسہِ چھ تٔمہِ دۄہ پنُن پیداوار نیران أس چھ وٕچھان أسۍ أسۍ اسہِ کۭژاہ آمدأنی ٲس اَسہِ کوٗتاہ گوٚو خرچہٕ اَسہِ کوٗتاہ آو اَتھ منٛز مُنافہٕ